سپورٹٕس چھُ واریاہ مطلب اِمپاٹنٹ اکہِ سوسایٹی خٲطرٕ أکِس انسانس خٲطرٕ کہِ کیٛنٚہہ ریٖزَن کیٛنٚہہ ریٖزنَو سۭتۍ ییٚمہِ سۭتۍ یہِ اِمپاٹنٹ چھُ أکِس انسانس یا أکِس سماجَس گۄڈٕنٮ۪تھٕے کٲم چھِ ییٚتہِ چھےٚ گۄڈٕنٮ۪تھ فیزِکَل یُس اسہِ فیزِکلی فِٹ تھاوان مطلب أسۍ چھِ ہیکان سوٗنچِتھ بیٚیہِ سُند أسۍ چھِ ہیکان پلتھ واریاہَس کالَس اگر نہٕ أسۍ کانہہ تہِ سپورٹٕس پٮ۪ٹھ کُنہِ تہِ کٲم کرو أسۍ ہیکو نہٕ کہیٖنۍ کٔرِتھ دٔیِم چھِ یہِ مینٹل ہیلتھ تھاوان ٹھیٖک دِٮ۪ماغس دٮ۪ماغس سونچھ دِوان ترٛیِم چیٖز چھُ امہِ سۭتۍ اگر أسۍ سَپورٹٕسس سۭتۍ روزو أسۍ ہیکو نہٕ بٮ۪مار تہِ پٮ۪تھ زٕہٕنۍ ژوٗرِم چیٖز چھُ أسۍ ہٮ۪کِو امہِ سۭتۍ رۄپیہِ تہِ زیٖنتھ أسۍ ہٮ۪کو پَننہِ گرِکٮ۪ن سَپورٹ کٔرِتھ اگر أسۍ کُنہِ تہِ سپورٹٕسس منٛز کانٛہہ یا أسۍ دَپو یُس بیٹس گِندُن ہاکی گِندُن اگر أسۍ تتھ منٛز زینو أسۍ ہٮ۪کو گرِکٮ۪ن سپورٹ کٔرِتھ أسۍ ہٮ۪کو پنٕنۍ کنٹری مطلب تمیُک ناو ہُہ کٔرِتھ مہشوٗر کٔرِتھ سپورٹ سۭتۍ أسۍ یہِ پریٚموٹ کرنہٕ خٲطرٕ پَزِ اسہِ گۄڈٕنٮ۪تٕے لُکَن ایجوکِیشَن دِنۍ مطلب یہِ سپورٹس گِندو تُہۍ ہُہ گِندو تُہۍ ہُہ اکھ کِرکٹ ِگندو تُہۍ بیٹ منٹن گندو تُہۍ امہِ ساتہ چھُ گژھان یتھ کٔنۍ مینٹَل ہیلتھ ہسا چھُ روزان ٹھیٖک أسۍ ہسا چھِ ییمہِ سۭتۍ ڈسپٕلُن ہیٚچھان أسۍ ہسا چھِ پیٖس تہزیب یژھان کرُن دوٚیم چھُ اسہِ پزِ گورمِینٹس ستۭۍ کتھ کرٕنۍ

أسۍ دَپو اگر کانہہ غریٖب چھُ سُہ چھُنہٕ ہیکان پگاہ بیٹ أنتھ کیٛنٚہہ سُہ چھُنہٕ ہیکان والی بال أنتھ کیٛنٚہہ سُہ چھُنہ ہیکان فُٹ بال أنتھ کیٛنٚہہ تٔمِس دِمو أسۍ گورمِینٹس سۭتۍ ییٚلہِ کتھ کرو أسۍ تمَن خٲطرٕ چھِ پۄنسہٕ دِنۍ تم تہِ ِگندناوٕنۍ ایجوٗکیشَن دِنۍ ایویرنس دِنۍ خلکَن دَپُن ِیتھ کٔنۍ ؤسو تُہۍ یہِ چھُ اکھ اصل